ہمارے سٲنِس گامَس منٛز چھِ واریاہ گرٛیٖن یارڈٕس ٲں گرٛیٖن یِم ٲں گاسہٕ مٲدان تِم چھِ ایٚولیبٕل ٲں ییٚتہِ یِم سٲنۍ چَو چاروٲے ٲں گژھان چھِ تور تہٕ تِم چھِ تَتہِ گاسہٕ کھیٚوان تہٕ بہٕ چھُس ڈِسٹرٛکٹ بَڈگامَس منٛز روزان تہٕ أکِس ڈِسٹِرٛک بَڈگامَس منٛز چھُ اَکھ قصبہٕ یَتھ ماگَام چھِ وَنان ماگامَس یُس ٲں بٔدرن سایڈٕ ایریا چھُ بٔدرَن سایڈٕ یۄس جاے چھِ تَتہِ چھِ ٲں تَپٲرۍ تَپٲرۍ چھِ واریاہ یِم ٲں زٔمیٖن ٲں یِم چَراے وَراے چھِ یِم گاسہٕ کھیٛاوناونہٕ خٲطرٕ أسۍ برٛونٛہہ تہِ پٮ۪ٹھٔے ٲسۍ گُپَن نِوان تور یا ییٚلہِ أسۍ خاص زٔمیٖن دانہِ وانہِ لونان چھِ پَتہٕ یُس روزان چھُ گاسہٕ واسہٕ کھیٚنہٕ خٲطرٕ تَپٲرۍ ٲں یِمَن ٲں جانوَرَن یِمَن چَو چارٕوایَن خٲطرٕ چھُ روزان تَپٲرۍ زٔمیٖن تِم چھِ تَپٲرۍ تِم چَو چاروٲے ٲں گاسہٕ واسہٕ کھیٚوان تہٕ وُنٛکیٚس چھِ مگر تھوڑا بہت ٲں سانے غلطی سۭتۍ اِنسان سٕنٛدۍ غلطی سۭتۍ چھُ وۄنۍ یہِ دۄہ کھۄتہٕ دۄہ یِم گاسہٕ چَراے یِم آسہٕ ٲں یِم ییٚتہِ ٲں یِم گُپَن ٲسۍ یِم مخصوٗص ٲسۍ خۄدایَن اَمے خٲطرٕ کٔرۍ مِتۍ پٲدٕ یِم گاسہٕ چَرایہِ یِم گاسہٕ مٲدان تِکیٛازِ اَتہِ کھیٚن یِم گاسہٕ تہٕ وُنٛکیٚس چھِ یِم ٲں واریاہ کَم ٲں تعدادَس منٛز لَبنہٕ یِوان اِنسانَن بِگوڑ یہِ ماحول پانٔے یا یہِ اَتھ پٮ۪ٹھ کوٚرُکھ ٲں ناجٲیِز قبضہٕ ییٚمہِ کہِ وجہ سۭتۍ وۄنۍ کَم چھُ یہِ مگر کیٚنٛہہ چھُ ڈِسٹِرٛکٹ بَڈگامَس منٛز ییٚتہِ اسہِ ماگَام یا بٔدرَن سایڈٕ چھُ یا یَپٲرۍ ماگَام قصبَس منٛز تہِ چھُ واریاہو سایڈو یَپٲرۍ یِم گاسہٕ کھیٚنہِ گژھان چھِ ہاں یَقینًا یُس یہِ ماحول چینٛج گوٚو یا یُس یہِ ایٚنوارمیٚنٹ چینٛج گوٚو اَمہِ سۭتۍ گٔے واریاہ پرٛابلِم تِکیٛازِ وُنٛکیٚس چھِنہٕ پرٛاپَرلی ہیٚکان ٲں گرمی یُس یہِ گرٛیٖن ہاوُس اِفیٚکٹہٕ تَمیٛک اَثر پیٛوو سٲنِس یَتھ پٮ۪ٹھ ماحولَس پٮ۪ٹھ تہِ وُنٛکیٚس چھُ واریاہ گَرم ویٚدَر تہِ چھُ یا أسۍ وُچھان چھِ عام چھُ پٕلاسٹِک یُس سَڑکَن پٮ۪ٹھ چھُ یِوان دٲرِتھ دِنہٕ نالیٚن منٛز کُنہِ کُنہِ ساتہٕ چھِ یِم حیوان گَژھان تہٕ ٲں اَلگٲبَن چھِ یِم کھیٚوان یِم پٕلاسٹِک چیٖز چاہے یِم کاکَد آسیٚن یا بیگٕز وَغیرہ چھِ تَمہِ سۭتۍ چھُ ہیٚکان یِمَن کُنہِ ساتہٕ تہٕ مَران تہِ چھِ یِم جانوَر تہٕ اسہِ پَزِ ییٚمہِ ساتہٕ أسۍ وُچھان واٹَر شارٹیج مےٚ باسان یَتھ ؤرۍ یَس منٛز زٕ ساس ترٛیٛووُہ ؤرۍ یَس منٛز یِتھ پٲٹھۍ أسۍ وُچھان تہِ چھِ واریاہ کَم روٗد پیٛوو سٲنِس سانہِ یَتھ کٔشیٖر منٛز تہٕ جہلمٕچ یۄس واٹَر لیوَل چھِ سۄ تہِ گٔے واریاہ کَم تہٕ یۄس ٲں سۄ پٔتۍ میٛو سَتتھوٚو ؤرۍ یو پٮ۪ٹھ تہِ چھِ واریاہ کَم روٗزمٕژ تہٕ روٗد تہِ پیٛوو نہٕ تِتھ پٲٹھۍ کیٚنٛہہ یتھ پٲٹھۍ یَتھ سٲنہِ کٔشیٖر منٛز پیٚوان اوس وُنٛکیٚس چھِ وُچھان أسۍ جایہِ جایہِ آب چھُ واریاہ کَم یہِ چھُ اَمے یُس یہِ ماحولی تبدیٖلی گٔیہِ تہٕ یہِ ہَسا چھُ اَمہِ کُے نٔتیٖجہ أسۍ چھِ وُچھان وُنٛکیٚس یِم چیٖز چھِ یِوان لَبنہٕ یتھ کیٛاہ وَنان چاہے سُۄ آبٕچ کٔمی ٲسِنۍ یا یِمَن حیوانَن یِمَن چَو چاروایَن خٲطرٕ چھُ چھِنہٕ وُنٛکیٚس تِتھ پٲٹھۍ گاسہٕ مٲدان تہِ ایٚوَلیبٕل کیٚنٛہہ یا اَمیٛک اثر تہِ پیٛوو یِمَن انمٕلزَن پٮ۪ٹھ تہٕ اَنمٕلزَن پٮ۪ٹھٕے یوت نہٕ کیٚنٛہہ اِنسانَن پٮ۪ٹھ تہِ وُنٛکیٚس چھِنہٕ ہیٚکان أسۍ تِم چیٖز وۄبدٲیِتھ کیٚنٛہہ ییٚمہِ سۭتۍ أسۍ یِمہٕ حیوان ہیٚکہوکھ اصٕل پٲٹھۍ کھیٛٲوِتھ چیٛاوِتھ یا اِنسان اوس ہیٚکان تِکیٛازِ یُس وُنٛکیٚس یہِ گرٛیٖن ہاوُس یُس یہِ گرٛیٖن ہاوُس گیسِز چھِ یا یُس یہِ گرٛیٖن ہاوُس اِفیٚکٹہٕ چھُ اَمہِ سۭتۍ کیٛاہ چھُ گَژھان سیٖزنَل یِم اسہِ چھُ سَمٕجھ چھُنہٕ اِنسانَس تَران کینٛہہ تہٕ مےٚ تِکیٛازِ ییٚلہِ غٲر وَقتہٕ تِکیٛازِ ٹیٚمپرٛیچَر چھُ ہُران کُنہِ ساتہٕ چھُ اَچانک شیٖن پے لوگُن اَچانک چھِ گَژھان کٲم شیٖن پیٚنہٕ سۭتۍ کیٛاہ چھُ گَژھان اَگر أرلی ییٚمہِ ساتہٕ أسۍ وُچھان چھِ ٲں موسمِ بَہارَس منٛز ییٚمہِ ساتہٕ چھِ أسۍ وُچھان کُنہِ کُنہِ ساتہٕ چھُ موسمِ بہارَس منٛز تہِ شیٖن پیٚوان مٔیی جوٗنَس منٛز ییٚمہِ سۭتۍ فصل سون خراب چھُ گَژھان واریاہ ٹھنٛڈٕ چھِ آسان یا یِتھٔے پٲٹھۍ چھِ أسۍ وُچھان یا چھُ کُنہِ ساتہٕ برٛونٛٹھٕے شیٖن پیٚوان یا واریاہ گرمی چھِ آسان وَنٛدَس منٛز تہِ ییٚمہِ سۭتۍ کیٛاہ چھِ گژھان کٲم ییٚمہِ سۭتۍ سٲنِس یَتھ ماحولَس پٮ۪ٹھ واریاہ بُرٕ اَثر پیٚوان چھُ بُرٕ اَثر چھُ پیٚوان حیٚوانَن پٮ۪ٹھ چَو چاروایَن پٮ۪ٹھ تہٕ اِنسانَن پٮ۪ٹھ اِسلیے اسہِ پَزِ اِنسانَن پَزِ پَنُن ماحول صاف تھاوُن پَنُن اوٚنٛد پوٚک صاف تھاوُن تِکیٛازِ اگر نہٕ أسۍ وُنٛکیٚس پرٛیٚزَنٛٹ یۄس جَنریشَن چھِ وُنٛکیٚس اگر نہٕ أسۍ سونٛچو تہٕ یِنہٕ وٲلۍ جَنریشَن پَزِ أمۍ چھُ واریاہ خطرٕ اَمہِ سۭتۍ یُس یہِ وُنٛکیٚس یہِ ایٚنورامیٚنٹَل پوٚلیٛوشَن چھُ یا باقٕے یِم چینٛجِز گٔیہِ چاہے یہِ بیڈ کٕلیایمیٹ چھِ یا ہارٕش یِم ویٚدَر کَنٛڈِشَن وُنٛکیٚس چھِ تہٕ اَمہِ سۭتۍ یُس یِنہٕ وٲلۍ جَنریشَن چھِ تِمَن پٮ۪ٹھ پیٚیہِ واریاہ مُضِر اَثر اسہِ پَزِ وُنٛکیٚسٕے سونٛچُن تہٕ اَتھ پننِس ماحولَس رٲچھ کَرٕنۍ